یُس یہِ تبدیٖل گٔمٕژ دُنیا چھِ اَتھ منٛز چھِ واریاہ زیادٕ یِم تبدیٖلیاں آمٕژَن یِتھ کٔنۍ أسۍ وٕچھو یُس سٲنۍ یہِ ٹیکنالوجی چھِ أمۍ کوٗتاہ مَدد دیُٚت اَسہِ یُس یہِ موبایِل فون چھِ امہِ وَغٲر اَکھ دۄہ کَڑُن چھِ سانہِ خٲطرٕ واریاہ زیادٕ مُشکِلَن بہٕ ہٮ۪کہٕ نہٕ اِوٕن سوٗنٛچتھٕے کہِ بہٕ ہٮ۪کا اَکہِ دۄہ اَمہِ بَغٲر روٗزِتھ میٛانہِ پَرنہٕ پٮ۪ٹھ صُبحٲے وۄتھنَس تانۍ تِکیٛازِ بہٕ چھس صُبحٲے اَلام اَلارام تھاوان ییٚمہِ سۭتۍ بہٕ تھوٚد چھس وۄتھان اَدَروایِز ہٮ۪کہٕ ہا نہٕ تمہِ بَغٲر تھوٚد ؤتِتھ کِہیٖنۍ پَرُن چھس بہٕ یُس بہٕ یہِ یوٗٹیوٗب چھِ یُس یہِ بیٚیہِ ایجوٗکیشنَل اے یِم ایپٕس وغیرہ چھِ یِمو پٮ۪ٹھ پَرُن چھِ بیٚیہِ اگر اَسہِ کانٛہہ چیٖز فار ایگزامپٕل چھِ یہِ بِریانی بَناوٕنۍ رَنُن کَرُن سورُے چھِ أسۍ امہِ پٮ۪ٹھ ہٮ۪کان وٕچھِتھ تہٕ یہِ یُس یہِ یُس زَن تہِ یہِ نوٚو دور چھِ یِوان ٹیکنالجی اے آی یُن دور چھِ یِوان مےٚ میٛانہِ حِساب چھِ یہِ واریاہ اَصٕل دور تِکیٛازِ یِم شُرۍ نہٕ سوٗنٛچھِتھ ہٮ۪کان کہِ أسۍ ہٮ۪کو مطلب کوچِنٛگ بغٲر رۄپیَس ترٛےٚ لَچھ ژور لَچھ اَفوڈ کٔرِتھ تہٕ کُنہِ بَڑٮ۪ن کوچِنٛگ منٛز پَرُن تہٕ أتی ہٮ۪کا أتی ہٮ۪کو کینٛہہ نیٖٹ جے ای کالِفَاے کٔرِتھ تَمہِ کہِ بَجاے چھِ أسۍ اِ کَران کٲم کہِ کوٚڈ لیپٹاپ یا کوٚڑ موبایِل کھُلوو کانٛہہ آن لایِن ایپلِکیشَن تہٕ پوٚر تمہِ پٮ۪ٹھ فِرٛی تہِ ہٮ۪کَو پٔرِتھ تہٕ بیٚیہِ یا کَم سے کَم ریٹَس منٛز تہِ حظ چھِ أسۍ ہٮ۪کان پٔرِتھ میٛانہِ حِسابہٕ چھِ یہِ واریاہ اَصٕل دور